السلامُ علیکُم ورحمتہ اللہِ وَبرَکاتُہ بہٕ چھَس بنڈپورِ روزان بنڈپورِس منٛز سٲنِس یَتھ گامَس منٛز چھِ اَکھ سکوٗل اَکھ اِسلامِیہ پَبلِک سکوٗل واریاہ زیادٕ اَصٕل تَمِکۍ اٮ۪کٹِوِٹیٖز تِم سٲری واریاہ زیادٕ اَصٕل چھِ مےٚ خۄش گژھان تَتہِ واریاہ ٹیٖچَر اَصٕل اَمہِ برٛونٛہہ اوس تَتہِ سٹاف تِم ٲسۍ نہٕ واریاہ زیادٕ مطلب اَصٕل کِہیٖنۍ سٲنۍ گامٕکۍ یِم لوٗکھ چھِ یِم چھِ واریاہ زیادٕ مطلب دھیان دِوان یِمَن ایجکیشَن یِمَن کُن ییٚلہِ کانٛہہ تہِ پروگرام چھُ آسان سٲنۍ چھِ کھَسان تور یِم حظ چھِ کَران دعوت اَسہِ مطلب یہِ گامکٮ۪ن لُکَن پَتہٕ چھِ أسۍ کھَسان أسۍ وٕچھان چھِ تَتہِ تَتہِ چھِ آسان یہِ تَتہِ چھِ وٕچھان أسۍ ماحول کیُتھ کیٛاہ چھِ تَتہِ باسیو نہٕ اَسہِ تمہِ دۄہ تِم ماسٹر شُرٮ۪ن پَرناوان اَصٕل کِہیٖنۍ یِم ٲسۍ سٲری شُرۍ ٲسۍ وَنان مطلب اَسہِ چھِ یِتھ پٲٹھۍ پَرناوان کُس کِتھ کٔنۍ چھِ پَرناوان اَسہِ چھِ پرناوان یِتھ پٲٹھۍ چھِنہٕ اَسہِ پرناوان کِہیٖنۍ پَتہٕ کٔر کٲم اَسہِ حظ ترٛٲو ایپلِکیشَن گاموال کیو پتہٕ کٔرٕکھ کٲم کٔڑِکھ تِم ٹیٖچَر حظ اَتہِ یُس اَسہِ اَتھ آز سٕٹاف یُس آمُت چھِ واریاہ زیادٕ اَصٕل ڈِسپلن سان یِم تِم ٲسۍ تمہِ دۄہ کَران کٲم شُرٮ۪ن ٲس چھُٹی چھُٹی درٛاے یُتھُے بٮ۪ل بَجاے شُرۍ ٲسۍ نِوان دور ماسٹر ٲسۍ نہٕ کُنہِ اَتھِ یِوان واریاہَن شُری۪ن ٲسۍ دَب لَگان کیٛاہ تھامَتھ یِم ٲسۍ اَکٕے ٹِک والان کانٛہہ تٕنہٕ تہذیٖب اوس نہٕ یِمَن یِم آز مطلب ٹیٖچَر اور آمٕتۍ چھِ واریاہ زیادٕ اصٕل تِمو کٔرٕکھ تِم چھِ کَران کٲم لاینہِ منٛز حظ ترٛاوان چھُٹی گَژھِ یا بٮ۪ل گَژھِ برٛیک ٹایِم یُس آسہِ برٛیک فاسٹ یِم کَران چھِ تِم چھِ کَران کٲم یُس یہِ لنٛچ ییٚلہِ لنٛچ ٹایِم واتان چھِ تِم تِم چھِ کَران کٲم تِم چھِ ترٛاوان اَکہِ اَکہِ شُرٮ۪ن نٮ۪بَر نیٖرِو سا تُہۍ نٮ۪بَر نیٖرِو سا نیٖرِو سا تُہۍ نیٖرِو سا تہٕ نیران حظ چھِ تِم شُرۍ لاینہِ منٛز آز واریاہ زیادٕ اَصٕل پٲٹھۍ ہوم ؤرٕک حظ وٕچھان گَرِٕکۍ چَک کَرناوان یِمَن ہوم ڈیری تھٲومٕژ ہوم ؤرٕک ترٛاوان یِمَن گَرِکۍ أسۍ کَران یِمَن چک واریاہ زیادٕ سِٹاف اَصٕل پَرناوان حظ